ہٮ۪لو اسلام علیکُم سَلام تُہۍ چھُو حظ ٹھیٖک اصٕل پٲٹھۍ چھِو حظ

مےٚ ؤنۍ تو

مےٚ ؤنۍ تو تُہۍ اَسہِ کیٛاہ پے اَتھ ریٹ یہِ کیاہ اَتھ کیٛاہ چھِ اٮ۪م آر پی مے ؤنۍ تو اَسہِ کۭتِس پے یہِ سِٹرِپ دوا فٔلۍ کۭتِس پٮ۪ن اَسہِ اَسہِ حظ اَسہِ اَسہِ کۭتِس پے ریٹ ہُہ گٔے کٕنٕچ ریٹ اَسہِ کۭتِس پے اکھ ہتھ شیٖتھ حظ اَسہِ گژھِ نا امہِ کِہیٖنۍ اَمہِ کَم گژھِ نا کیٚنٛہہ سِپلا مےٚ ؤنۍ تو یہِ گٮ۪لَن مارگٮ۪لَن مارٕک چھُ یِوان گیلَن مارٕک چھُ تُہۍ رَٹان گٮ۪لن مارٕک چھُ تۄہہِ نِش کانٛہہ ایولیبل آسان یا لیٖفوڈ یا اِنٹاس تَتھ منٛزآ اَسہِ ما تُہۍ ما کَرناے اَسہِ اٮ۪ماکسیٖن پوٹیٚشَم کَلوٕنیٹ ما کٔرِو اَسہِ تُہۍ اَسہِ اَتھ کیٛاہ چھِ وَنان ایولیبل اَسہِ اَمکُے لیٖفوڈُک مگر اَسہِ گژھِ ریٹ آسٕنۍ جیٚنوَن اَسہِ گژھِ ریٹ آسٕنۍ جیٚنوَن مےٚ ؤنۍ تو اَتھ کیٛاہ چھِ وَنان یُس زَن یہِ چھُنا اَتھ کیٛاہ چھِ وَنان سِفِرکزِم او فُلاک سِنۍ سُہ گَژھِ نا اَسہِ اکھ شیٖتھ کَم کِہیٖنۍ آ تِم کَرو أسۍ پانَس یوٗز پٔرسٕنَل یوٗز آ پَرواے چھُ مےٚ ؤنۍ تو تھٔرمامیٖٹَر تہِ چھُو تُہۍ تھاوان سُہ کۭتِس سُہ کۭتِس پے اَسہِ تھٔرمامیٖٹَر کٕنُن کۭتِس سُہ اتھ کیٛاہ چھُ اٮ۪م آر پی ترٛے ہتھ پنٛژہ وَلہٕ حظ تیٚلہِ حظ چھُ ٹھیٖک تیٚلہِ کٔرزیو تُہۍ کٲم تہٕ تُہۍ أنزیو مےٚ نِش سٮ۪مپٕل چھُنَہ ٹھیٖک

أسۍ چھِ یہِ کہِ ییٚتی اَسہِ چھُ لاوے پورٕ فٔرمٮ۪سی دُکان بیٛاکھ دُکان چھُ اَسہِ اَپٲری بیٛاکھ دُکان چھِ اَسہِ ڈلگیٹ کِنۍ سُہ چھُ اَسہِ چھُ آ اَسہِ چھُ صفا قٔدلہٕ بیٛاکھ تَتٮ۪تھ چھُ اَسہِ برٛٮ۪دَر بیٚہوان سُہ تہِ چھُ اَسہِ سونُے دُکان چلو چلو ٹھیٖک حظ چھُ ٹھیٖک حظ چھِ چلو چلو چلو